کٲم حظ کَران چھ محنَت حظ کَران چھ تاکہِ ٲسۍ زینو رۄپیہِ دَہ پَتہٕ کھؠمو کینٛہہ أتھۍ پؠٹھ حظ چھِ أسۍ کَران کٲم حظ چھ کَران چھِ ٲسۍ تہٕ أتھۍ پٮ۪ٹھ چھ أسۍ زِندٕ حظ روزان تہٕ بیٚیہِ حظ چھِ اسہِ أنۍ مٕژ گٲڑۍ حظ چھِ اَسہِ أسۍ چھ تٔتھۍ پؠٹھ چَلاوان أسۍ چھِ سۄے کٲم کَران تہٕ رۄپیہِ دَہ زینان تہٕ تٔتھۍ پؠٹھ کھؠوٚن چؠوٚن سورُے کینٛہہ تٔتھۍ پؠٹھ اِستعمال کَران تہٕ پَتہٕ چھِ أسۍ سُے کھؠوان ویوان تہٕ أمی سۭتۍ چھ أسۍ زِنٛدٕ روزان پَتہٕ گوٚو کیرِیَر خٲطر چھُ اَسہِ گٲڑۍ أنۍ مٕژ أسۍ چھِ دَپان تٔتھۍ پؠٹھ کَرو محنَت زیادٕ زیادٕ کیرِیَر بَناونہٕ خٲطرٕ